ییٚلہِ بہٕ لَکٕٹۍ ٲسس مےٚ اوس گَژھان شوق بہٕ کتھ پٲٹھۍ مےٚ گوژھ تَگُن رَنُن پَتہٕ لوگ مےٚ رَنُن مگر لَکچارَس مَنزے لوگ مےٚ رَنُن روٚن مےٚ گۄڈنیٚتھ سبزی روٚنُم ہاکھ گۄڈٕ پَتہٕ روٚنُم ٹماٹر تٔگِم تِم تہِ رَنٕن پَتہٕ روٚنُم ماز مےٚ توٚگ سُہ تہِ رَنُن پَتہٕ بَنٲوٕم یَکھنۍ توٚگم سۄ تہِ رَن کَرٕنۍ کوٚرمہ یِتھے پٲٹھۍ رٔنۍ مےٚ سٲرے سِنۍ ییٚلہِ بہٕ لَکچارَس مَنزے ہیوٚچھ مےٚ سورُے سبزی ر نن نَدٕر ہیٚچھ مےٚ رَنن مےٚ ہیٚچھ کوٚرمہ بناوُن مےٚ ہیٚچھ میٚتھِ ماز بناوُن مےٚ ہیٚچھ ونکیٚس چھَس بہٕ پَتہٕ کوٚرُکھ مےٚ خاندَر ونکیٚس چھِ مےٚ کِچنَس مےٚ یہے کٲم بہٕ چھَس یہے کٲم کران ونکیٚس کچنَس مَنٛز بہٕ چھَس یہے رنان بہٕ چھَس سبزی تہِ رنان بہٕ چھَس ٹماٹر مَٹر رنان بہٕ چھَس گَنڈٕ ژامَن رنان بہٕ چھَس رنان یَکھنۍ چھَس بناوان کوٚرمہٕ چھِ بناوان ونکیٚس چھِ مےٚ کچنَس مَنٛز یہے کٲم آسان تہٕ یُہے تیار کَرُن تہ بیٚیہِ صفٲیی بیٚیہِ یہے رَنُن دال چھِ رَنان تتھ سۭتۍ چھ ٹھوٗل تراوان یہِ چھِ رنان ٹماٹر چھ رنان تتھ سۭتۍ چھِ مَٹر تراوان سبزی چھِ رنان تتھ نَدٕر چھِ رنان تمن چھِ دۄد لاگان یہِ چھِ ماز چھِ رنان کوٚرمہ چھ کۄکُر چھ رنان سُہ چھ گۄڈٕ پیٚوان تتھ گۄڈٕ پھُکُر دیُن پَتہٕ چھِ أسۍ تتھ کوکرَس گۄڈٕ پھُکر دوان ژھٕنان ترٲیِتھ سُہ آب پَتہٕ چھِ أسۍ سُہ تَلان پَتہٕ چھِ سُہ رنان أسۍ تراوان چھِس سٲرے مَسالہ تہٕ یہے کٲمہَ چھِ ونۍ رَننچ تیار پَتہٕ چھِ یوان بٲژ کھیٚوان چھِ تہٕ بیٚیہِ چھِ ژامَن رَنان بیٚیہِ چھِ ہاکھ رنان بیٚیہ چھِ یمے یمے باقے باقے سِنۍ رنان میٚتھِ ماز چھِ بناوان رِستہٕ چھِ أسۍ بناوان أسۍ چھِ بناوان آب گوش چھِ بناوان بیٚیہِ چھِ دال رنان بیٚیہِ چھِ بیٚیہِ چھِ سبزی رنان بیٚیہِ چھِ آب گوش ماز ٹماٹڑ یمے یمے چھ أسۍ ونۍ یہے کٲم چھِ مےٚ کِچنَس مَنٛز یہے چھَس بہٕ تیار تھاوان کٔرِتھ تہٕ رَنان چھَس تہٕ یوان چھِ تم مےٚ چھِ یہے کٲم صفٲیی کچنس کَرٕنۍ رَنُن کَرُن تھاوُن تیار مگر لَکچارَس مَنٛز ٲسۍ مےٚ سَخ تَمَع بہٕ کر ہیٚچھ یہِ رَنُن پَتہٕ توٚگ مےٚ سورُے وار وار وار وار توٚگُم سورُے رَنُن ونکیٚس چھَس بہٕ سورُے کران ونکیس چھَس بہٕ پانے سورُے اسہ چھُ کانٛہہ مہمان یوان أسۍ چھِ سٲرے سَتوَے سِنۍ چھَس بہٕ پانے بناوان کوٚرمہ چھَس بناوان یَکھٕنۍ چھَس بناوان رِستہٕ چھَس بناوان آب گوش چھَس بناوان میٚتھِ ماز چھَس بناوان کباب چھَس بناوان تَبَکھ ماز چھِ بناوان کوٚرمہٕ چھِ بناوان سبزی ہنہ تہِ چھِ بناوان ژامن چھِ بناوان نَدٕر چھِ بناوان ہیٚڑَر چھِ أسۍ رنان تمن چھِ أسۍ دۄد لاگان